وعلیکُم السَلام وَرَحمَتُہ اللہِ وَبَرکاتُہوٗ ؤنِو حظ اَہَن حظ کُنزَر پٮ۪ٹھٕے اَہَن حظ

اَہَن حظ ؤنِو تُہۍ کیٚنٛہہ چھُنہٕ پَرواے گاڈٕ چھِ گاڈٕ چھِ واریاہ گاڈٕ بَنٮ۪ن واریاہ تۄہہِ کۭژاہ چھو ضوٚرَتھ اَدٕ کیٚنٛہہ چھُ کینٛہہ نہٕ حظ چھُنہٕ آرام سان بَنن گاڈٕ اَہَن حظ ییٚتہِ تۄہہِ خۄش گَژھِوٕ پَتہٕ چھُ پانَس تام تۄہہِ کہٕ ییٚتی کِنہٕ گَرِ پَتہٕ چھُو تۄہہِ پانَس تام ہے بوٚڑ تہٕ لۄکُٹ تہِ سورُے قٕسٕم چھِ واریاہ قٕسٕم چھِ ییٚتہِ تُہۍ یِیِو یور تُہۍ وٕچھِو پانَے تُہۍ دِیِو نَظَر پَتہٕ یہِ تۄہہِ گَژھیو خۄش تُہۍ نِیِو تی تُہۍ مہٕ بٔرِو ٹٮ۪نشَن تہِ بَنٲوِتھ اگر نہٕ تۄہہِ خۄش گَٔژھِو تۄہہِ ہیٚیِو پنٛنہِ گَرِ تہِ بَنٲوِتھ تُہۍ یِیِو ییٚمہِ ساتہٕ تۄہہِ خۄش گَژھِوٕ پَگاہ یا کٲلۍکٮ۪تھ پتہٕ وٕچھو ییٚتی پَگاہ تہِ آسن ییٚتی وٕچھو ییٚتی قۭمَتھ وۭمَتھ وٕچھو ییٚتی پَگاہ قۭمَتھ ہے پَتہٕ چھِ پانَس تام تۄہہِ کیٛاہ اَتہِ چھِ اَکھ قٕسٕم ساڑ ژور ہَتھ بیٛاکھ چھِ ساڑ ترٛےٚ ہَتھ تہٕ بیٛاکھ چھِ پٲنٛژھ ہَتھ گژھن وۄنۍ چھُو تۄہہِ پانَس ٹھیٖک باسہِ اَوا اَوا لۄکُٹ ہے ترٛوٹ ہَسا ترٛوٹ اۭں بیٛاکھ گٔے تِم بیٛاکھ گاڈ تِم چھِ سا اَوا کٲشِر گاڈٕ ہسا کٲشِر گاڈٕ صاف فرٛٮ۪ش مال ہسا فرٛٮ۪ش مال تۄہہِ یہِ وَلہٕ کینٛہہ سا چھُنہٕ کینٛہہ چھُنہٕ تُہۍ ییٖزیو یور اَگر نہٕ تۄہہِ گژھِوٕ خوشی تہٕ تیٚلہِ کینٛہہ چھُنہٕ پَرواے اَصلٕے پَہَن دِمو تۄہہِ تہِ اَصلِس ریٹَس دِمو بے ییٖزیو تہٕ تُہۍ نِیِو نہ صُبحَن یِیِو تُہۍ ساڑ دَہ پٮ۪ٹھ ساڑ ژور تام ییٖزیو تُہۍ أسۍ چھِ آسان اَمی ساتہٕ یَلہٕ ہے بیٚیہِ نہٕ کٲم وٲم اَوا ییٖزیو تَمی ساتہٕ چَلو تہٕ ساڑ ژور تہٕ کینٛہہ چھِنہٕ پَرواے چَلو چَلو چَلو بِہِو خۄدایَس حوال